اکھ حرف حظ چھُ ترٛے لَچھ سَتھ ساس نو شٮ۪تھ سَتھ سَتتھ بیاکھ نمبر حظ چھُ بیاکھ حرُف حظ چھُ پانٛژھ لَچھ ترُہٲٹھ ساس شیٚے ہَتھ دۄیہِ ترٕٛہ بیٚاکھ نمبر حظ چھُ سَتھ لَچھ ٲٹھ ساس نو شٮ۪تھ شیٚیہِ ترٕٛہ بیاکھ حرف حظ چھُ ٲٹھ لَچھ تێیہِ ترٕٛہ ساس ژور ہَتھ دۄیہِ ترٕٛہ بیاکھ حرُف حظ چُھ نَو لَچھ نَمہٕ نَمَتھ ساس نَو شٮ۪تھ نَمہٕ نَمَتھ حظ